ہِنٛدُستانچہِ سرزمیٖن پٮ۪ٹھ چھِ واریاہ ناماوار ساینسدان درٲمٕتۍ یِمو الگ الگ ساینَسی فیٖلڈن منٛز سٮ۪ٹھاہ مہارَت حٲصِل کٔرمٕژ چھےٚ کیٚنٛہہ خاص سیانَسدانن ہُنٛد ناو چھُ سی وی رَمن اومی جے بابا ڈاکٹر اے پی جے عبدالکلام تہٕ جگدیش چندر بوس یِمو ساینسدانو منٛز چھُ مےٚ ساروٕے کھۄتہٕ زیادٕ پسنٛد ڈاکٹر اے پی جے عبدالکلام ییٚمہِ سُنٛد رۄتبہٕ سارۍوٕے کھۄتہٕ بُلنٛد چھُ ڈاکٹر اے پی جے عبد الکلام اوس اکھ ہہترین خلہ ہُک انجیٖنر سۭتۍ سۭتۍ اکھ اَصُل سَیاسَت دان تہِ ڈاکٹر اے پی جے عبد الکلام چھُ ہِنٛدُستانُک کٔہم سَدٕر زٕ ساس زٕ پٮ۪ٹھ زٕساس سَتس تام روٗدمُت ڈاکٹر اے پی جے عبد الکلام چھُ ہندوستانہٕ ہِنٛدُستانُک مِزایِل موہنوُک خِطاب آمُت دِنہٕ ڈاکٹر اے پی جے عبد الکلام چھُ تامِل ناڈوٗ رِیاستہٕ کِس رامیٚشورَم علاقعَس منٛز زامُت گریجویش چھن فزِکسس منٛز ایس ٹی جوسٕف کالیج تروچٕپلی منٛز حٲصِل کٔرمٕژ خلہٕ باز ہٕنٛز اِنجیٖنٔرِنٛگ چھَن مدراس انسٹی چیوٗٹ آف ٹیکنالوجی پٮ۪ٹھ حٲصِل کٔرمٕژ پَڑایہِ مۄکلاؤنہٕ پَتہٕ کوٚر ڈاکٹر اے پی جے عبد الکلامن ہِندُستانُک ڈِفیٚنس رِسٲرٕچ تہٕ ڈیولپمنٹ آرگنایزیشنس ساینٹسٹ چیثین منٛز جویِن ڈاکٹر اے پی جے عبد الکلامن چھُ واریاہ محنت کٔرمٕژ ہنٛدوستان کِس گۄڈٕنِکِس سیٹلائٹ لانچ وہیکل بِناونَس منٛز یَتھ ناو اوس ایٚس ایٚل وی ترے ہِنٛدوستان کِس ڈِفیٚنسی سِسٹَمِس طاقت ور بَناونہٕ خٲطرٕ چھُ ڈاکٹر اے پی جے عبد الکلامن واریاہ بوٚڑ اَتھٕ دیُتمُت تہٕ بَنوومُت چھُن اَگنی تہٕ پرتھوی مِزایِل یِم ؤنٛۍکیٚن یِم واریاہ کامیاب روٗدۍ ڈاکٹر اے پی جے آو واریاہو اینماماتو سۭتۍ نوازنہٕ یِمو منٛز بھارت رتنہ تہٕ شامِل چھُ